ہیٚلو اسلامُ علیکُم اَہَن حَظ بانٛڈی پورہ پٮ۪ٹھ حَظ اَہَن حَظ ٹرٛیکِنٛگ کرناون اَہَن حَظ اَچھا

آ سُریندر چھِ سیٖبا سَر چھِ توتہِ آ اَپٲرۍ آ تُلِو تُلِو یہِ چھُ اَہَن حَظ آ آ

اَچھا کیٚنٛہہ نہَ حَظ چھُ نہٕ بہٕ حَظ کرٕ دَہ نومبر

آ کیٚنٛہہ نہَ حَظ چھُ نہٕ کِہیٖنٛۍ نہٕ تُہۍ کٔرِو حَظ کٲم تُہۍ پُشراٮ۪و حَظ مےٚ پٮ۪ٹھ بہٕ نِمہو تُہۍ واریاہن جایَن سُریندر تہِ کَِرو أسۍ چکر وکر اَصٕل پٲٹھۍ شیراہ سَر چھِ سرس پٮ۪ٹھ چھِ پلکار چھِ یِم جایہِ چھِ اَپٲرۍ واریاہ خوبصوٗرت آ أسۍ نِمو تُہۍ ٲش کٔرِتھ تُہۍ یِیِو کَر یہِ کیٛاہ یِیِو تہٕ مےٚ کٔرۍزٮ۪و فون تہٕ بہٕ آسہٕ حٲظر اَچھا اَچھا

ٹھیٖک چھُ ٹھیٖک چھُ نو نومبر آ ٹھیٖک آ صُبحٲے وٲتۍزیٚو تُہۍ مارنِنٛگسٕے منٛز تہٕ أسۍ نیرو پتہٕ آ آ ٹھیٖک حَظ چھُ چلو اَدٕ کیٛاہ بِہِو